أسۍ چھِ روزان کۄپوارِ نِش تقریٖباً وُہ کِلوٗ میٖٹَر دوٗر چوکہِ بَل کِس علاقَس منٛز تہٕ سُے اَسہِ أنٛدۍ پٔکۍ چھِ تقریٖباً پانٛژِ پٮ۪ٹھ شیٚیو اے ٹی اٮ۪مو تامَتھ یَتھ منٛز زیادٕ چھُ جے کے بٮ۪نٛکٕکۍ اے ٹی اٮ۪م تہٕ بیٚیہِ چھِ اٮ۪چ ڈی اٮ۪ف سی بٮ۪نٛکٕکۍ اَکھ زٕ اے ٹی اٮ۪م تہٕ پانٛژھ پانٛژھ پانٛژھ پٮ۪ٹھ شےٚ اے ٹی اٮ۪م چھِ یَتھ أنٛدۍ پٔکۍ اَسہِ ییٚتہِ چھِ زیادٕ کَران کٲم جے کے بٮ۪نٛکَے تہٕ جے کے بٮ۪نٛکٕکۍ اے ٹی اٮ۪م تہِ کَران چھِ کٲم اَسہِ أنٛدۍ پٔکۍ چھِ ییٚتہِ تقریٖباً پانٛژھ تہٕ پانٛژھِ پٮ۪ٹھ شے تامَتھ جے کے یِم اے ٹی اٮ۪م وۄنۍ گوٚو جے کے گوٚو یُس اے ٹی اٮ۪م سٔروِس چھِ یہِ چھِ واریاہ اَصٕل سٔروِس تہٕ اَتھ منٛز ہسا چھِ گژھان کُنہِ ساتہٕ یہِ کہِ شاٹیج آ شاٹیج چھِ گژھان کُنہِ ساتہٕ مٔنی یہِ پونٛسَن ہٕنٛز پونٛسہٕ اَگر نہٕ آسَن کیٚنٛہہ کُنہِ ساتہٕ چھِ نیران اِنسان بروسَس پٮ۪ٹھ نیران چھِ گَرِ دَپان بہٕ کَڑٕ اے ٹی اٮ۪م پٮ۪ٹھ پونٛسہٕ وۄنۍ گوٚو کاڈ ہٮ۪تھ نیران تَتہِ چھِ ترٛاوان اے ٹی اٮ۪مَس منٛز کاڈ تَتہِ چھِنہٕ آسان پونٛسٕے کیٚنٛہہ چھِ گژھان چھِ یہِ چھِ بروس پٮ۪ٹھ نیران اِنسان وۄنۍ گوٚو یُس یہِ وۄنۍ گوٚو جے کے بٮ۪نٛک والٮ۪ن پَزِ یہِ ٹھیٖک کَرُن یہِ سُدھارُن یہِ سٔروِس پَنٕنۍ یہِ اے ٹی اٮ۪م سٔروِس یہِ یہِ پَزِ کَرٕنۍ اَپگرٛیڈ پَزِ یہِ کَرٕنۍ یُس پونٛسہٕ چھِ پونٛسہٕ گژھَن آسٕنۍ فیٖسہٕ فی وقتہٕ گژھَن آسٕنۍ اے ٹی اٮ۪مَس منٛز پونٛسہٕ اٮ۪ولیبٕل تاکہِ کَسٹٕمَرَس لَگہِ نہٕ دھوکہٕ کینٛہہ کَسٹٕمَر چھُ نیران بروسَس پٮ۪ٹھ سُہ نیران گَرِ تہٕ بہٕ ترٛاو کَڑٕ اے ٹی اٮ۪م منٛز پونٛسہٕ پَتہٕ چھَنہٕ آسان پونٛسہٕ کینٛہہ وۄنۍ گوٚو وۄنۍ گوٚو جے کے بٮ۪نٛک والٮ۪ن پَزَن سونٛچِنۍ کہِ بیٚیہِ کیٚنٛہہ سِکیٖم تہٕ بٲقی سِکیٖم تہِ چھِ یَتھ کَن اے ٹی اٮ۪مَن ہٕنٛز اے ٹی اٮ۪م سٔروِس چھِ واریاہ سٔروِس اَصٕل سٔروِس یہِ چھَنہٕ خراب سٔروِس کِہیٖنۍ اے ٹی اٮ۪م چھِ آسان کُنہِ ساتہٕ چھِنہٕ آسان پونٛسہٕ وونٛسہٕ کیٚنٛہہ تہٕ گژھان چھِ پَتہٕ پرٛابلِمٕے